یُس مےٚ گۄڈنیُک چیز اوس پنن مطلب مےٚ اوس کرکٹ بیٹ یہِ سُہ اوس کے آے ایٚس کَمپنی ہنٛد سُہ انے مےٚ سنگم کشمیر یُس مطلب ییٚتہ واریا بیٹ فیٚکٹری چھ موجود یتھ کٕشیر ہنٛد فیمَس جاے چھ بیٹن خٲطرٕ سُہ اوس واریا اصل بیٹ تہٕ سُہ اوس سستہٕ اوٚنمت مٚے اصل پرایزس اوٚن مےٚ تِم تِمو کوٚر واریا کم لیٚس کوٚرُکھ تتھ بیٹس سُہ رود واریاہس کالس مطلب کامیاب سُہ بیٹ تتھ گٔے ژور پانٛژھ ؤری مےٚ نش بییہ چھُس بہٕ آز تہ سُہ یوٗز کران تہٕ تِم یُس بہ تور تتھ فیٚکٹری پٮ۪ٹھ گوس تمو دیُت مےٚ مطلب چانس دیُت مےٚ پانَے وِچھنُک بیٹ کُس پننہِ مرضی پٮ۪ٹھ تُلنہٕ خٲطرٕ تِمو کٔر نہ کانہہ رُکاوٹھ تِم مطلب تمہِ باوجود مطلب فیٚکٹری چھ فیٚکٹری منٛز چھ تِمو دیُت مےٚ اژنہ تور مےٚ وٕچھ پننہ ہُنٛد بیٹ تہ سُہ چھ واریا اصل بیٹ تہ بییہ چھ تمہِ سۭتۍ مَزِ یِوان مےٚ گِنٛدنَس سُہ چھُ واریا ہلکٕہ مطلب یہِ میانہِ پنن پرسنل ہسا مِزاج تمہِ مزاج بیٹ تہ سُہ چُھ واریاہ اصل بیٹ بہ وَنہ یُتُے